السلامُ علیکُم ٹھیٖک چھُوا اَصٕل پٲٹھۍ آ ڈاکٹر رُبیٖنا چھُو اہن حظ ٹھیٖک حظ کیٛاہ حظ وَنو بٮ۪مارٕے حظ اوسُس فرق نہ حظ شیٖن راتھ حظ آیَس تۄہہِ نِش نِیِم دوہ وَوہ مگر فرق حظ گٔیم نہٕ کیٚنٛہہ وٕنکیٚنَس حظ چھُس بیٚیہِ حظ چھُس ڈہیریا گژھان دۄیہِ ژورِ لَٹہِ حظ درٛاوُس نٮ۪بر اَہَن حظ اَہن حظ ہے مےٚ حظ چیٚیا واریاہ گُلکوٚز تہِ چیٚیوم زامُت دۄد تہِ چیٚوم مگر فَرقا حظ چھُم نہٕ کینٛہہ یٔڈ حظ چھُ آسان دۄہَس گُر گُر گژھان ہے گَرِ گَرِ نہ حظ گَرِ نہ حظ گژھِ نہٕ مےٚ فرق اگر حظ بہٕ یِمہِ چٲنس کِلنِکَس پٮ۪ٹھ پَتہٕ ژیٖرۍ

ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ اَہَن حظ اَہَن حظ اَہن حظ کھیٚیِم حظ اَکھ زٕ پھٔلۍ مگر فرقا گٔیِم نہٕ کیٚنٛہہ اَہَن حظ اَہن حظ بہٕ حظ کَرٕ اَز یہِ دۄہس یہِ حظ تۄہہِ ونوٕ مگر اگر نہٕ حظ فرق گٔے تیٚلہِ حظ یِمہٕ بہٕ ژیٖرۍ بہٕ حظ سَخ تانگ آمُت آ ٹھیٖک ٹھیٖک حظ چھُ اِنشاء اللہ بہٕ حظ یِمہٕ تیٚلہِ ژیٖر مگر یُس تۄہہِ دَوا دِتوٕ نہ حظ اَمہِ سۭتۍ حظ چھنہٕ تِژھ فرقا ورقا باسان مےٚ کیٚنٛہہ ٹھیٖک حظ چھُ یہِ حظ تُہۍ ؤنِو وۄنۍ یِمہٕ حظ بہٕ تیٚلہِ آز ژیٖر تُہۍ کٔژِ بجہِ تانۍ چھُو تَتہِ آسان اَدٕ حظ اَدٕ حظ ٹھیٖک حظ چھُ تیٚلہِ حظ یِمہٕ بہٕ آز شیٚیہِ بَجہِ ہا اچھا اچھا السلام علیکُم ادٕ حظ